ہیٚلو السلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ چھِو حظ اہن حظ ٹھیٖک اصٕل پٲٹھۍ بہٕ حظ چھَس بَنڈپورٕ پٮ۪ٹھ مےٚ حظ چھُ ناو نِگہت آ تُہۍ چھو نہ حظ شبنم آ یہِ بہٕ حظ چھَس بَنڈپورٕ روزان اہن حظ تُہۍ چھِو نہ حظ بوٹ چَلاوان مانسبل پارکہ مَنٛز یپٲر پارکہِ نیٚبٕر کِنۍ آ یہِ اوس مےٚ مےٚ حظ چھ واریاہ شوق اور نایہِ مَنٛز چَکَر کَرنَس بہٕ گَژھٕ ہا اَتہِ چھُ کیٚتھانۍ وِو پۄیِنٛٹ چھ وَنان کنہ کیاہ تور چھُم گَژھُن آ تور حظ اوسُم گَژھُن مےٚ چکرَس مےٚ دوٚپ بہٕ گَژھٕ تور چَکرَس اوترٕ ٲسۍ کھٲلمٕتۍ یوٗٹوٗبَس پٮ۪ٹھ فوٹو اَتہِ وٕچھ مےٚ سُہ بوٹ تتھ اوس نمبر لیٚکھِتھ آ تتہِ چھ اَتہِ چھِ واریاہ بوٹ آسان تی حظ اہن حظ اتہ چھ واریاہ مےٚ وچھے یوٗٹوبَس پٮ۪ٹھ اَتہ وچھ مےٚ تتھ کھٲلمٕتۍ فوٹو ییٚلہ مےٚ تمِکۍ وچھ مےٚ گوٚو واریاہ بَڑٕ خۄش مےٚ دوٚپ نہ بہٕ تہِ گَژھِ اتھ بہٕ کَرٕ چَکرا اَپٲر نایہِ مَنٛز بہٕ ٲسٕس ونان وۄنۍ کیاہ کَرٕ بہٕ ییٚلہِ مےٚ سُہ غور سان وچھ سُہ اوٚنُم نَکھٕ سُہ فوٹو اَتہِ وُچھ مےٚ تتھ نمبر لیٚکھِتھ مےٚ دوٚپ مےٚ مِلیٚو وۄنۍ آیہِ مےٚ آزے فرصت بہٕ چھَس نہ حظ آوُر آسان وارِ سۭتۍ مےٚ آیہ وۄنۍ آزے فرصت مےٚ دوٚپ وۄنۍ کَرٕ بہٕ تۄہہِ کال یہِ ؤنتو حظ مےٚ یہِ تیٚلہِ حظ یمہ بہٕ صُبحَس اور یہِ ؤنۍ یہِ ؤنۍ تو حظ مےٚ یہِ ٹایم کیاہ چھُ تُہٕنٛدس بوٹس اتہ چھِ آسان واریاہ نمبر آ اَتہِ چھِ حظ ٹایمہ حِساب آسان نمبرٕ حِساب آسان اچھا اچھا

اکھ ڈوٚڈ بجے تمہ کم تمہ کم مہ حظ گَژھِ کینٛہہ اچھا اچھا مےٚ اوس گَژھُن اور چکرَس وۄنۍ چھ پاے مےٚ چھِ گۄڈٕنچ لَٹہِ آز گَژھُن اور وۄنۍ چھنہ مےٚ پاے کِہیٖنۍ بہٕ کَپٲرۍ گَژھٕ تَپٲرۍ چھ سُہ بٔڑ آ سُہ سَڑَک بٔڑ وتھ پَتہٕ چھُ وَسُن بۄن آ پَتہٕ چھُ وَسُن بۄن بۄن آ پَتہٕ چھُ وۄنۍ تتھ تتھ پارکہ مَنٛز گَژھُن تَپٲر اہن حظ آ اچھا اچھا آ پَتہ یمہ حظ بہٕ تتھ یاربَلَس پٮ۪ٹھ تتٮ۪س آ اچھا اچھا یہِ پَتہٕ ییٚلہِ بہٕ اتھ مَنٛز بوٹَس مَنٛز کھَسہٕ پَتہٕ کوتاہ دوٗر پَتہٕ کوتاہ ٹایم لَگان تور تانۍ وِو پۄیِنٹَس تانۍ اچھا اوٚڑ گٲنٹہٕ کھَنڈ لَگہٕ اچھا اچھا

اچھا ٹھیٖک چھُ مےٚ حظ اوس واریاہ زیادٕ شوق مےٚ وچھے امکۍ فوٹو واریاہ آ وونۍ حظ یِمہ بہٕ وۄنۍں وَن تہ حظ مےٚ تُہۍ کراے چھو کوتاہ چھو تُہۍ رَٹان توٚتتھ تانۍ ہتھ رۄپیہ آ مےٚ بوزے راتھ ہتھ اچھا اچھا اچھا ٹھیٖک چھُ آ آ صُبحس حظ یمو أسۍ کٔژِِ بَجہِ چھُ وۄنۍ واتُن اور بَرابد ڈوٚڈ بجے ادٕ حظ ٹھیٖک حظ چھُ ادٕ حظ السلام علیکُم